یُس ہَسا یہِ کشمیٖر مان ژٕ زبان چھِ یہِ ہَسا آے سَتھ ہَتھ پنٛژاہ ؤری برٛونٛٹھ یِیٲرٕز برٛونٛٹھ مگر آرِجَن چھَنہٕ حظ پَتہ کَمہِ حِساب کَتہِ پٮ۪ٹھ کیٛاہ آیہِ مگر ٲس گۄڈٕ یہِ حظ سَنَسکِرٛت مِثال لٮ۪نٛگویج پَتہٕ حظ گٔے مِثال کَنؤرجَن آو یُس پَتہٕ حظ گٔے اِسلامَس منٛز کَنوٲٹ یِم حظ یِم یِم واریاہ کَشمیٖرٕکۍ ٲسۍ مِثال یِم حظ زیادٕ برٛٮ۪ہمَن حظ مگر آیہِ گۄڈٕ حظ یہِ ساوُتھٕ کِنۍ آیہِ نہ یِم ہَسا خلق کشمیٖرٕکۍ چھِ تِم ہَسا ٲسۍ مِثال وَنان اَتھ کٲشُر پَتہٕ ہَسا کوٚرُکھ مِثال کُنوُہ شَتھ اَکھ اَکھ شیٖتَس منٛز کوٚرُکھ مَردٕ شُمٲری تَمہِ ساتہٕ آسہٕ تھٔٹی وَن لیکھ وَنان حظ یہِ کشمیٖری ٲسۍ تِم وَنان تھٔٹی وَن لیکھ